یہٕ چھُ حظ واریاہ اکھ اصٕل کۄسچن کہِ بِزنیٚسَس متعلق کِتھ پٲٹھۍ چھُ بِزنیٚس گَژھان سِٹارٹ تہٕ اَتھ خٲطرٕ کیٛاہ فارمَلٹیٖز آسان چھِ اگر حظ أسۍ گۄڈنیٚتھٕے وُچھو لیٖگَل فارمَلٹیٖز چھِ آسان کہِ رَجسٹرٛیشَن چھِ پیٚوان کَرٕنۍ گۄڈٕ حظ گَژھہِ گورمیٚنٛٹ رَجسٹرٛیشَن آسٕنۍ سُہ حظ گورمیٚنٛٹ حظ گَژھہِ دیٛن رَجسٹرٛیشَن کہِ آ ژٕ کَر سا یہِ پرٛوجیٚکٹ گوٚو حظ ٹھیٖک اگر أسۍ وُچھو کہِ وُنٛکیٚس حظ چھِ اسہِ ضروٗرت پیٚوان رجٹرٛیشَن ایٚف ایٚس ایٚس اے آے پٮ۪ٹھ حظ چھِ اسہِ اگر کانٛہہ کِریانہٕ شاپ یا بَدل کانٛہہ بِزنیٚس تَتھ حظ چھِ پَنٕنۍ پَنٕنۍ یِم آسان سٹیک ہولڈٲرٕس یِمَن نِش حظ أسۍ کۄنٹیکٹ چھُ پیٚوان کَرُن تہٕ تِم حظ چھِ کَران کٲم تِم حظ چھِ یہِ کٲم کَران اَگر حظ أسۍ وُچھو کہِ بہٕ وَنہو تۄہہِ وُنٛکیٚس کوٗتاہ کیٚپٹٕل چھُ رُکایَر آسان اَکھ بِزنیٚس نوٚو سِٹارٹ کَرنہٕ مۄکھ اگر حظ کانٛہہ بِزنیٚس آسہِ سِٹارٹ کَرُن اسہِ حظ گژھ مےٚ باسان گۄڈنیٛک زٕ ژور پانٛژھ لَچھ رۄپیہِ حظ گژھَن اسہِ اَتھ تَتھ بِزنیٚسَس خٲطرٕ آسنٕے آسنۍ ضروٗری تِکیٛازِ حظ اگر نہٕ تَتھ آسان تہٕ مےٚ چھُ باسان سُہ چَلہِ نہٕ کیٚنٛہہ تِکیٛازِ حظ اگر أسۍ وُچھو کہِ وُنٛکیٚس کوٗتاہ چھُ اسہِ پیٚوان ضروٗرت سُہ حظ چھُنہٕ شُمارا کیٚنٛہہ

وُنٛکیٚس اسہِ کَم کَم پونٛسہٕ تہِ توتہِ زینو توتہِ حظ چھُ پیٚوان وُنٛکیٚس بِزنیٚس سِٹارٹ کَرُن گۄڈٕ حظ چھِ اگر أسۍ وُچھو کُنہِ جایہِ اَگر أسۍ نیٚبرٕ کٔنۍ چھِ ترٛاوُن زٔمیٖن حظ چھُ ہیٛون ٲں اَگر حظ أسۍ وُچھو کہِ زٔمیٖن اَگر نہٕ ہیٛون چھُ کِہیٖنۍ تیٚلہِ حظ چھِ کٲم کَرٕنۍ توتہِ چھِ تَتھ پیٚوان دُکان خرچی بھرٕنۍ کِراے حظ بھرٕنۍ یا باقٕے چیٖز چھِ تَتھ پیٚوان بھرٕنۍ گوٚو تمیٛک تہِ حظ چھُ دھیٛان پیٚوان تھاوُن بہٕ حظ وَنہٕ یِتھ پٲٹھۍ کہِ اگر کانٛہہ بزنیٚس توتہِ حظ گژھہِ تھوڑا بیک گرٛاوُنٛڈ گَژھہِ تھوڑا اصٕل آسُن یہِ حظ چھُ بھروسہٕ اَگر أسۍ بِزنیٚس کَرو سٹارٹ بھروسہٕ تہِ نَہ حظ چھُنہٕ پرٛافٹ میلیٛاہ لاس تہِ حظ ہیٚکہِ گٔژھِتھ تِم تہِ حظ چھِ وُنٛکیٚس آمژٕ بِزنیٚس وُچھنہِ کہِ وُنٛکیٚس چھُ لاس گژھان اَگر أسۍ وُچھو ٹرٛیوٕل ایٚجَنسی وُنٛکیٚس بَڑٕ اَکھ واریاہ اصٕل اَکھ اِنڈَسٹرٛی حظ چھِ اَتھ منٛز چھِ واریاہ اصٕل فٲیِدٕ وُنکیٚس مگر اگر حظ أسۍ وُچھو کہِ کُنہِ ساتہٕ ہیٚکہِ تیٛتھ لاس تہِ گٔژھتھ اِنسان حظ ہیٚکہِ دُبہٕ گٔژھِتھ وۄنۍ حظ اَتیٚتھ چھُ خاص خیال پیٚوان تھاوُن کہِ کیٛاہ چھُ پیٚوان اِنسانَس کَرُن کیٛاہ چھِنہٕ کَرُن اَتھیٚتھ تہِ حظ چھُ اِنسانَس پیٚوان دھیٛان تھاوُن ییٚلہِ حظ اَکھ اِنسان اَکھ دھیٛان تھایہِ تہٕ تیٚلہِ حظ ہیٚکہِ سُہ کامیاب گٔژھِتھ تِکیٛازِ حظ کامیاب اگر اسہِ نفرَس چھُ گژھُن تہٕ تٔمِس حظ پیٚیہِ سۄ ہان ضروٗری کَرٕنۍ تَتیٚتھ گوٚو حظ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ یہِ چھُ ضروٗری یہِ کَرُن چلاوُن حظ